اسلام علیکم وَرحمَتُہ اللّٰہِ وَبرکاتُہ یہِ چھُ حظ ایمپایَر ریسٹورینٛٹ اہن حظ آ بِلکُل آ ٹھیٖک ٹھیٖک مےٚ وٕچھے یہِ مےٚ وٕچھ تُہُنٛد حظ یہِ تۄہہِ اوسو ٹی ویٖیَس دِیُتمُت پنُن پَننہِ ییٚمہِ ریسٹورینٛٹُک ایڈ آ مےٚ وٕچھ تُہُنٛد ایڈوَٹایِز یَتھ پٮ۪ٹھ ٹی وییَس پٮ۪ٹھ تہٕ یہِ چھُ نوٚو ریسٹورینٛٹ حظ کُھلِیومُت آ مینیوٗ تہِ کوٚر مےٚ امہِ ریسٹورینٛٹُک یُس مینیوٗ اوس سُہ تہِ کوٚر مےٚ سُہ تہِ وٕچھ مےٚ تہٕ مےٚ دوپ وۄنۍ کَرٕ بہٕ تۄہہِ ڈایِریکٹ فونٕے تہٕ بہٕ پِرٛژھٕ تۄہہِ بہٕ چھُس یَژھان حظ اَمہِ ریسٹورینٛٹٕچ یُس ساروی کھۄتہٕ بہتٔریٖن ڈِش چھِ سُہ چھُس بہٕ یَژھان آرڈَر کَرُن حظ آرڈَر کَرنہٕ بہٕ کِہیٖنۍ تُہۍ فِلحال کرٕ بہٕ مولوٗم تَتھ مُتعلِق تۄہہِ نِش کہِ مسال دار مسال دار ڈِش کیاہ چھُ تُہۍ اَتہِ حظ بَناوان اچھا چِکَن مسالا مَسال دار کۄکُر حظ یہِ چھُ مَشہوٗر تُہُنٛدِ ریسٹورینٛٹٕچ یہِ ڈِش یہِ گوٚو واریاہ بہتر یہِ تہٕ امی موٗجوٗب کور مےٚ تۄہہِ فون تہٕ بیٚیہِ یَتھ مٔدرِس منٛز چھِو تُہۍ کینٛہہ بَناوان اچھا اچھا دۄدٕ بَرفی حظ اچھا اچھا اچھا ٹھیٖک ٹھیٖک چلو أسۍ یِمو تُہُنٛدِس ریسٹورینٛٹَس پٮ۪ٹھ تہٕ أسۍ کَرو یہِ اَتے حظ تُلو أسۍ اَمیُک لُطُف اہن حظ آ بِلکُل بِلکُل بہٕ چھس یَژھان مےٚ دوٚپ بہٕ کَرٕ گۄڈ تۄہہِ نِش مولوٗم بہٕ کَر تۄہہِ فون تہٕ تِتھ کٔنۍ روزِ بہتر یہِ چھُنہٕ حظ یِتھ کٔنۍ چھُ أتی پتہ لگان اِنسانَس تہٕ اہن حظ آ چلو کینٛہہ چھُنہٕ پَرواے گوٚو مسال دار کۄکُر چھُنہٕ حظ چلو چلو أسۍ واتِو اور تہٕ أسۍ کَرو اَتی اَمہِ اَمہِ آ اَمیُک لُطُف تُلو أسۍ اَتی حظ بِلکُل بِلکُل چلو چلو اسلام علیکُم